مےٚ چھِ ساروی کھۄتہٕ پَسنٛدیٖدہ سانٛگ بی بیگا بیگا پیار چھِ تَتھ سانٛگَس ناو سُہ چھُ لَتا منگیشکَرَن گیومُت سُہ چھُ مےٚ گۄڈٕنِکۍ لَٹہِ ریڈیووَس پٮ۪ٹھ بوٗزمُت مےٚ چھُ سُہ واریاہ پَسنٛد